یہِ چھُ وَنان تُہۍ ؤنِو سا سُہ چانس یتھ مَنٛز تۄہہِ کوٚرمُت چھوٗ سُہ ہاوُن تتھ وَنان ہِندُستانُک کانٛہہ تھروٗ ہِندُستان سُہ فوٹوگریف بیٚیہِ کُس فوٹوگریف چھو تۄہہِ تُلمُت اتھ ہِندُستانَس مَنٛز اَگَر ہَسا أسۍ وٕچھو ہِندُستانَس مَنٛز أسۍ ہَسا چھِ عموماً اَگَر ہَسا أسۍ دِلہِ گَژھو دہلی اَگَر أسۍ کُنہ ٹرپ پیٚٹھ گَژھو ہِندُستانُک ہَسا چھُ تَتہِ تاج محل ریٚڈ فوٹ جامع مَسجِد چھِ پَتہٕ چھِ أسۍ عموماً گَژھان یور پَتہٕ ہَسا چھِ أسۍ تٔتھی کَران یِمَن پَننٕنۍ پانَس کِلِک پَتہٕ چھ تمہِ تھروٗ ہیٚکو أسۍ پنن فوٹوگریف دِتھ اکھ عام اِنسان نَسا ہیٚکہِ نہٕ یِمو جایو وَرٲے بیٚیہِ تہِ کُنہِ جایہِ مَطلَب گٔژھِتھ تہٕ بیٚیہِ ہَسا چھِ اَسہِ چانس دِوان پَنُن مَطلَب پَنُن ہِندُستان یِم کیاہ چھِ اتھ وَنان کُنتہِ جایہِ تکیاز اَسہِ ہَسا چھُ رایِٹ ٹُہ لِبٲرٹی رایِٹ ٹُہ لِبٲرٹی ہَسا گے سۄ أسۍ ہَسا چھِ آزاد آزٲدی ہُنٛد تہِ ہسا چھُ اسہِ اکھ حَق أسۍ ہَسا ہیٚکو کُنتہِ مَطلَب پَبلِک پاکہِ مَنٛز یا کُنتہِ جایہِ اَگَر اِنڈیاہَس مَنٛز پارَک آسہِ أسۍ أسۍ ہسا ہیٚکو کِلِک کٔرِتھ تَتھ پَتہ أسۍ ہَسا چھِ عموماً اگر ہسا آسہِ کانٛہہ تہِ فوٹوگریف تُلو پَتہٕ ہَسا چھِ أسۍ ضوٚروٗری یہِ پَنُن تکیازِ یہِ ہَسا چھ آسان پرٮ۪تھ کٲنٛسہِ چھِ آسان اَگَر بہٕ پَنُن فوٹوگریف اکھ تُلہٕ پَتہٕ کَرٕ یہِ اَپلوڈ مےٚ یِن امہ سۭتۍ واریاہ لایِک یا مےٚ یِن شیر مےٚ یِن کَمپلمنٹس کمِٹمنٹس تہٕ لُکھ کَرنَم تعریٖف یہِ ہَسا چھ ہر کانٛہہ اِنسان کَران